وعلیکُم اَسَلام اَسَلام علیکُم این حظ اہن حظ آ این حظ تُہۍ کم چھو تۄہہِ کیٚم ووٚننو سانی این جی او وُک اچھا اچھا اچھا اچھا اچھا اچھا اچھا اہن حظ آ تۄہہِ کیاہ تۄہہِ کیاہ چھو کوتاہ چھو پوٚرمُت اچھا پوسٹ گریجویشن کتھ مَنٛز چھو تۄہہِ کٔرمژ سوشل ورکس مَنٛز سُے آسیٚو کٔرمژ آ آ گوٚو سُہ چھُ ٹھیٖک تۄہہِ چھُوَ کانٛہہ فیٖلڈ ؤرک کوٚرمُت اچھا اچھا ٹھیٖک تۄہہِ آسیٚو یُہے فیٖلڈ یہے بَٹہ پتھری کُن کُن گٔمژ چھُ نہ حظ آ اچھا اچھا ٹھیٖک گۄڈنیٚتھ یُس بہٕ دَپو تۄہہِ پَننہِ ایٚن جی او ہُک مَطلَب گۄڈنیٚتھ اگر بہٕ تۄہہِ ونو تۄہہِ کیاہ کیاہ چھو جۄین چھو کَرُن گۄڈنیٚتھ چھو تۄہہِ ایٚپلِکیشن لیٚٹڑ اَنن تۄہہِ چھوَ انٹرنشپ کرنۍ کنہ تۄہہ چھو سیوٚد ڈایریٚک جۄینِنٛگ اچھا اچھا ٹھیٖک چھُ اگر بہٕ تۄہہِ ونو جۄینِنٛگ ہُنٛد گۄڈنیٚتھ چھو ایٚپلِکیچن انن ٹھیٖک چھ حظ سۄ چھو تۄہہِ سبمِٹ کَرن تمہ پتہٕ ہسا چھو تۄہہِ ٹیٚنتھچ ٹُویٚلتھچ تہٕ بیٚیہِ گریجویشنہ ہٕنٛز سَٹِفِکیٹ اَنن بیٚیہِ ریٖسنٹلی چھِو تُہۍ ونان پوسٹ گریجویشن تہ کٔرمژ تمچ سَٹِفِکیٹ اَنن أسۍ وچھو کیاہ کیُتھ چھُ کِتھ مارکس ٲس کِتھ کریٚڈِٹس ٲسۍ تۄہہِ تتھ یتھ مارکس شیٖٹَس تمے اکاڈِنٛگلی ہیٚکو أسۍ وچھِتھ بیٚیہِ چھ اِنٹروِو سیٚشَن آسان ییٚتہِ سُہ تہِ کٔرِو تُہۍ مےٚ چھُ باسان سُہ گَژھیٚو تۄہہِ نش کالفے بِکاز تۄہہِ چھو پوسٹ گریجویشن کٔرمٕژ سوشل ؤرکس مَنزے سُہ چھُ ٹھیٖک یوٚس یہِ ایٚن جی او چھَ یہ چھ آسان نا گَوَرمنٹل آرگَنایزیشن ٹھیٖک چھ حظ یہ چھ تُہۍ تہِ اِیِو یور تُہۍ تہِ وچھِو حساب کیُتھ چھُ باسیٚو تۄہہِ تہِ ییٚتہِ ٹھیٖک چھ حظ آ بیٚیہِ کیاہ چھو تُہۍ پرژھُن یَژھان وچھِو سا آ بلکُل تۄہہِ چھُوَ ؤرک ایٚک تۄہہِ چھوَ امہ برونٛہہ کٔرمٕژ کُنہ جایہ کٲم وٲم کُنہ ایٚن جی او وس مَنٛز گوٚو گۄڈنیٚتھ چھو تۄہہِ آ ٹھیٖک چھُ گوٚو ٹھیٖک أڑۍ ہسا أڑۍ این جی او چھ ونان نسا اِنٹرنشپ چھ گۄڈنیٚتھ مگر مےٚ چھُ باسان تۄہہِ چھو تِشہ کالفِکیشن تۄہہِ چھو نہٕ انٹرنشپچ ضوٚرتھ کینہہ ونۍ اگر تُہۍ یَژھان چھِو انٹرنشپ کَرنۍ یہ چھ مطلب ریٚتچ آسان دوٚن ریٚتچ مگر اتھ حظ چھ نہ تۄہہِ پونٛسہٕ وونٛسہٕ ملان کِہیٖنۍ نہٕ یہ چھ آسان اَن پیڈ یتھ أسۍ ونان چھِ یتھ مَنٛز نہٕ پونٛسہٕ وونٛسہٕ چھُ اَسہِ مِلان کِہیٖنۍ نہٕ ٹھیٖک چھ حظ تہٕ سۄ ہیٚکہِ ریٚتچ ٲسِتھ سۄ ہیٚکہِ دۄن ریٚتن ہٕنٛز ٲسِتھ مگر ؤرک لوڑ یتھ مَنٛز أسۍ دَپو کٲم چھِ آسان اتھ مَنٛز واریاہ زیادٕ تۄہہِ چھو پَنن ٹایم تہِ أتھ امکُے یہ چھ نہٕ این جی او کینہہ یہ چھ نہ باقین ڈیوٹِیَن ہٕنٛد پٲٹھۍ کینٛہہ دہ ٹُو ژور آسہِ نہ یہ چھ دہ ٹُو شامچہ دہ تہِ ہیٚکن ٲسِتھ ٹھیٖک چھَ حظ سۄ سۄ سۄ سۄ سۄ ڈیٚڈِکیشن گٔژھ آسن کٲم کرنہ وِزِ ٹھیٖک چھ حظ تُہۍ کٔرزیٚو سون وِزِٹ تُہۍ وچھزیٚو کیُتھ کیاہ باسیٚو تۄہہِ ٹھیٖک چھ حظ چلو چلو اسلام علیکُم